یُس ہسا مےٚ پَنٕنِس گامَس منٛز زیادٕ پسنٛد چھُ سۅ ہسا گٔیہِ اَسہِ یہِ جَامِع مسجٕد یۄس اَسہِ یہِ جامِع مسجٕد چھِ یہِ ہسا چھِ وارِیاہ زیادٕ خوٗبصوٗرت بنٲوِتھ مےٚ ہسا چھِ یہِ وارِیاہ زیادٕ پسنٛد اَتھ منٛز ہَسا چھِ أسۍ دۄہٕے گژھان چھِ گژھان پٲنٛژِ لٹہِ کُنہِ ساتہٕ چھِ گژھان دۄیی لٹہِ تہٕ ترٛیی لٹہِ تہٕ نیٚماز پرنہٕ خٲطرٕ یہِ ہسا چھِ أتھی مَسا گامس منٛز واقعہٕ دۄن پورن منٛز ہسا چھِ أسۍ نیٚماز اَتھ پران تہٕ بیٚیہِ ہسا چھِ حَمام تہِ بنٲوِتھ یَتھ منٛز أسی ونٛدس وُشنیر چھِ کَران یِمن أڈجَن حظ تَتہِ چھُ وارِیاہ بوٚڈ حَمام بنٲوِتھ آسان چھِ اَتھ اَتہِ ہسا چھِ أسی وُشنیر کران تہٕ بیٚیہِ ہسا چھِ اَسہِ اَتہِ بیٚیہِ چھِ اَسہِ ییٚتہِ حظ بونٕسبل پارٕک ہسا چھِ اَسہِ ییٚتہِ سۅ نہَ سا سۅ ہَسا چھِ تھوڑا دوٗرٕے پَہن تہٕ مگر اَتہِ کیٛاہ سا چھِ أسۍ گژھان مزٕ تُلنہٕ ہیور ایٚنٹرٹیمیٚنٹ بیٚیہِ چھِ اَسہِ اَمہِ ورٲیی چھِ ہسا اَسہِ فیٚورٕٹٕس ہسا چھِ اَسہِ گرٛاوُنٛڈ پٕلے گرٛاوُنٛڈ اور ہسا چھِ أسۍ گژھان گِنٛدٕنہِ تہٕ غم تفری تہِ چھِ اَسہِ دوٗر گژھان فِزِکٕل ایٚکزرسایِز چھِ گژھان سٲری لڑکہٕ چھِ اَتہِ آسان سٔمِتھ اَتہِ چھِ ہسا چھُ کُس مزٕ یِوان فِکرِییہِ چھُنہٕ تران یہِ ٹایم کَپٲرۍ مۅکلیٛو اَتہِ چھِ أسۍ کرکَٹ گِنٛدان فُٹہٕ بال گِنٛدان والی بال گِنٛدان باقٕین گامن ہٕنٛدۍ اور یِوان میچ گِنٛدٕنہِ تِمن سۭتۍ تہِ چھُ تعارُف سَپدان کُس مزٕ ہسا چھُ اَتہِ یِوان یُس ہسا یہِ گرٛاوُنٛڈ چھُ یہِ ہسا چھُ اَسہِ سیٚٹھاہ پَسنٛد یہِ گرٛاوُنٛڈ تہٕ ہسا چھُ مےٚ سیٚٹھاہ پسنٛد بیٚیہِ ہسا یہِ جامِع مسجٕد دِل چھُ مےٚ شیٚہلن یِمن دۄن جاین ییٚلہِ بہٕ گژھان چھُس اَکھ سکوٗنا چھُ دِلس یِوان مسجٕد منٛز تہِ تہٕ اَتھ گرٛاونٛڈس منٛز تہِ اَتہِ چھُ اِنسان دُنیہٕکۍ تَمام تفریٖق چھِ مٔشِتھ گژھان مسجٕد منٛز چھِ خٲلِس رجوٗع کرنہٕ وِزِ تَمام چیٖز مٔشِتھ گژھان دَپان خُدایا ییٚتہِ چھُ یہِ سورُے فٲنی کانٛہہ تہِ چیٖز چھُ نہٕ ییٚتہِ روزَن وول یِتھٕے پٲٹھۍ ییٚلہِ أسۍ گِنٚدٕنس کُن چھِ لگان تَتہِ چھُ گژھان سورُے مٔشِتھ تَمہِ ساتہٕ سورُے سون دیٚماغ چھُ آسان یُس سٲنۍ کنسنٹریٚشن چھِ آسان چھِ آسان أتھۍ گیٚمہِ کُن اَمہِ ساتہٕ ییٚمہِ کہِ وجہ سۭتۍ یِم چھِ تِم زٕ جایہٕ یِم ہسا مےٚ زیادٕ پسنٛد چھِ پنٕنہِ حِساب کیٛازِ ہر کُنہِ چھُ پنُن پنُن الگ پسنٛد مگر مےٚ چھُ پسنٛد بیٚیہِ یُس اتہِ اکھ خاص خصوٗصِیت یِمن جایِن چھِ اَتہِ ہسا چھُنہٕ أمیٖر تہٕ غریٖب چَلان کِہیٖنٛۍ مسجٕد منٛز ییٚتی أمیٖر چھِ خرفس منٛز أکۍسٕے صَفس منٛز چھِ غریٖب تہِ اَتہِ ہسا چھِ نہٕ کانٛہہ تہِ فرق آسان أمیٖرس تہٕ غریٖبس یِتھٕے پٲٹھۍ چھِ گیٚمہِ منٛز تہِ أکِس ٹیٖمس منٛز چھِ أمیٖر تہِ گِنٛدان تہٕ اکھ غریٖب لڑکہٕ تہِ گِنٛدان تہٕ اَتین چھِنہٕ یِوان یہِ سِٹیٚٹس وُچھنہٕ نہَ سا ییٚمِس ہسا چھُ یہِ سِٹیٚٹس تہِ ییٚمِس ہسا چھُ یہِ سِٹیٚٹس بٔلکہِ اَتین چھُ یِوان خٲلی ٹیٚلنٹ وُچھنہٕ ییٚمِس ہسا یُتھ ٹیٚلنٹ چھُ تٔمِس ہسا چھِ ایٚکاڈنٛگ تمۍ حِساب جاے تہِ یِوان یادٕ گرٛاوُنٛڈس منٛز یِوان دِنہٕ یژھٕے ترجیح یِوان دِنہٕ ییٚمہِ وجہ سٕتۍ مےٚ یِم زٕ جایہٕ ہسا چھِ یِم ہسا چھِ مےٚ وارِیاہ زیادٕ پسنٛد دۄنوٲنۍ جایَن چھِ اَتہِ فِزِکٕل ایٚکزرسایِز تہِ گژھان تہٕ یَتھ ونان ہسا چھِ کہِ دیٚماغس چھُ سکوٗن ہیٛوٗ میٚلان اَتہِ کیٛازِ کہِ اَتیٚن چھُ دُنیہُک یہِ اَمہِ ساتہٕ لۅہ لنگر اِنسانس سورُے مٔشِتھ گژھان یِم زٕ جایہِ ہسا چھِ مےٚ پنٕنہِ سیٚٹھاہ زیادٕ پسنٛد ہسا چھِ مےٚ یِم کیٛاہ سا وَنہٕ ہُو تۅہہِ یِم کٍژاہ پسنٛد چھِ کَرٕ ہاو کَتھٕ زیادٕ تۅہہِ سۭتۍ مگر کیٛاہ کَرٕ صحت چھُم نہٕ ساتھ دِوان کیٚنٛہہ اِنشا اللہ کر دُعا تۅہہِ سٍتۍ بیٚیہِ مُلاقات